أسۍ چھِ بَناوان ٲلوَن چھِ أسۍ گرِ بَناوان اَنان چھَس بہٕ تٕمَن چھَس بہٕ چِپٔس چھِ أسۍ تٕمن بَناوان أسۍ بَناوان چھِ لیز تَمہِ پَتہٕ چھِ أسۍ بَناوان اوٹ چھِ أسۍ اَنان توٚملہٕ اوٹ سُہ چھِ أسۍ رَلاوان تَتھ چھِ أسۍ منٛزٕ تَتھ چھِ أسۍ تراوان لیٚدٕر بیٚیہِ چھَس تراوان بہٕ نوٗن ووٗن تراوٕ ہوس گَنڈٕ نیٖل مَرژٕوانگَن پَتہٕ چھِ أسۍ تراوان سُہ تیٖلَس منٛز تَلان بَناوان چھِ أسۍ تَتھ پَکوڈٕ یِتھٕے کَنۍ چھِ أسۍ تِلہٕ مٕج بَناوان پانَے بناوان واریاہ واریاہ یِمہٕ چیٖز چھِ أسۍ بَناوان گرے پَنٕنہِ پانَے چھِ أسۍ بَران تِکیازِ گریُک یُس بَناوُن چھُ آسان بازرٕ اَنٕنہٕ کھوتہٕ واریاہ اَصٕل پَنٕنۍ چیٖز گرِ بَناوان یِتھٕے کَنۍ چھِ أسۍ بَناوان سُہ مُٹھی بَناوان اوٹ مانڈان پَتہٕ بَناوان تَتھ ژوٚٹ اکھ ژوٚٹ ہِش بَناوان سُہ تراوان پَتہٕ تیٖلَس منٛز بَناوان تِم مُٹھی بَناوان سَموسہٕ چھِ أسۍ بَناوان سُہ تہِ چھِ أسۍ بَناوان ٲٹسٕے واریاہ زیادٕ کھۄتہٕ چیٖز چھِ أسۍ بَناوان ٲٹسٕے یا ہُم چھِ بَناوان أسۍ گرِ پٔٹی گور اَنان سُہ تراوان یَتھ منٛز گور اَنان بیٚیہِ اَنان تَتھ منٛز گوجہِ تراوان تَتھ سۭتۍ بَناوان چھِ أسۍ پٔٹی تَمہِ بَغٲر چھِ سٲنۍ بِسکیٖٹ انان تِمَن چھِ أسۍ بَناوان کیک بَناوان أسۍ بِسکیٖٹَن بَناوان اَنان بِسکیٖٹ یا چوکلیٹ چھِ أسۍ اَنان تِمَن تہِ چھِ أسۍ پَتہٕ کیک بَناوان واریاہ یِم چیٖز گرِ بَناوان یِم چھِ یِمو سۭتۍ چھِ واریاہ گرِکِس یَتھ چھُ لَگان اَلگٕے مَزٕ یا فریٖن چھِ أسۍ بَناوان گرِ دۄد چھِ اَنان بیٚیہِ چھس اَنان یِمَے کاجوٗ یِم چھِس اَنان گوجہِ چھِ تراوان تَتھ منٛز بَناوان چھِ أسۍ فِریٖن چھِ بناوان ۂلوٕ چھِ بَناوان یا ٹھوٗلَن چھِ أسۍ بَناوان اکھ یہِ ریسِپی سُہ بَںاوان سُہ نیُک نیُک بَناوان تَتھ مَزٕ چھُ